سٕومِنٛگ کَرٕنۍ چھِ لگ بھگ ٲں گَژھان ہر کٲنٛسہِ خۄش کیازکہِ ییٚلہِ گَرُم چھُ آسان تَمہِ ساتہٕ چھِ أسۍ دَپان أسۍ کَرو گوٚژھ آسُن تُڑین آب کہِ أسۍ کَرو سوٗن باڈی ٹیٚمپرٛیچَر یُس چھُ سُہ گَژھہِ ہا تھوڑا لووٚ ٲں تہٕ مےٚ چھِ گژھان لگ بھگ ٲں لیک پونٛڈ یا نالا یُس لۄکُٹ چھُ آسان تَتھ منٛز تہِ چھِ گژھان سٕومِنٛگ کَرٕنۍ مےٚ واریاہ خۄش کہِ اسہِ سٲنِس گامَس منٛز چھِ اسہِ نزدیٖکھٕے اَکھ ٲں لِدٕر نالا یَتھ منٛز أسۍ ٲں سٕومِنٛگ چھِ کَران دۄہَس اَکہِ دۄیہِ لَٹہِ یا بَچَپنَس منٛز ٲسۍ أسۍ واریاہ زیادٕ تَتھ منٛز سٕومِنٛگ کَران آز چھِ ہیٚکان مطلب تیوٗتاہ گٔژھِتھ کیٚنٛہہ تہٕ مگر بَچپَنَس منٛز ٲسۍ واریاہ کَران آز چھِ أسۍ گژھان اَکہِ لَٹہِ دۄیہِ لَٹہِ یا کیٚنٛہہ تہٕ تَتھ منٛز چھِ أسۍ کَران واریاہ لَٹہِ اصٕل پٲٹھۍ